ہیلو اسلام علیکُم ٹھیٖک چھِو تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھی صحت چھا ٹھیٖک آ بہٕ حظ چھس شُکُر خۄدایَس کُن مےٚ کوٚر تُہُنٛد کَنفٲم کہِ تُہۍ چھُو اَصٕل اَکھ کَسٹمَر ییٚتہِ بازرَس منٛز اَسہِ چھُ یِتھ پٲٹھۍ ژوٗنٛٹھۍ باغ مےٚ اوس کَرُن کَنفٲم زِ اتھ کیٛاہ پرٛایِس کیٛاہ چھُ آز آز کیُتھ ویلیوٗ چھُ یِمَن اۭں أسۍ ٲسۍ سونٛچان زِ أسۍ کٕنو تۄہے باغ تۄہہِ چھُوا اِنٹرٛسٹ سون باغ ہٮ۪نَس منٛز تُہۍ یِیِو حظ پانہٕ تہِ تُہۍ دِیو حظ نَظر کیٛازِ کہِ مےٚ حظ بوٗز تُہُنٛد تۄہہِ چھُو سٮ۪ٹھاہ قٲبِل بارٕے کِہیٖنۍ بارٕ اِنسان زِ اَسہِ کوٚروٕ تۄہے سۭتۍ اسی لیے رٲبطہٕ اہن حظ ٹھیٖک چھُ کیٛازِ کہِ اَسہِ چھُ پَرُس تہِ اَتھ واریاہ زیادٕ پرابلِم گٔمٕژ یِہُس گژھن تیٖژاہ پرابلِم گژھان کِرٛییٹ کِہیٖنۍ تہِ اَدٕ حظ چلو شُکریہ تُہُنٛد واریاہ زیادٕ کٲم تُہۍ وقت کَرو تۄہہِ زایہِ چلو اسلامُ علیکُم